اَسَلامُ علیکُم مےٚ حظ چھُ یاد اَکھ حال حالٕے یُس یہِ واقع گوٚو مٔنی پورَس منٛز تہٕ سُہ چھِ یُس وٕنکٮ۪ن تہِ چھُ نِوزِ منٛز ہایلایٹَن منٛز آسَان تہٕ مےٚ حظ چھُ یِہٕے یاد وٕنکٮ۪ن ذہنَس منٛز یہِ حظ اوس واریاہ مطلب اِنسٲنیتَس خلاف زَنان مَڈٮ۪ن خلاف کمزوٗری خلاف اگر وٕچھو یِم کمزور طبقہٕ چھِ آسان سماجَس منٛز تِمَن کوٗتاہ مطلب مُشکل چھُ گژھان تہٕ تٔتھۍ پٮ۪ٹھ چھِ یہِ نِوٕز تہٕ یہِ چھِ اَسہِ ہیٚچھناوَن واریاہ کینٛہہ اَتھ نِوزِ پٮ۪ٹھ وٕچھ اَسہِ یِم زنان مٔڈۍ چھِ آسان تِم کۭتیٛاہ کمزور چھِ آسان اگر وَنہِ زنان موٚڈ آسہِ اَکیُٚک جان ہایَر کٕلاس کٕلاسُک تِمَن چھُنہٕ توتہِ تیوٗت ٹینشَن آسان کُنہِ جان طبقَس سۭتۍ آسیٛاہ وابَستگی تھاوان توتہِ چھِنہٕ تِمَن تیوٗت تہِ مطلب سُہ اِنسِکیوٗر چھِنہٕ تِم آسان کِہیٖنۍ البتہ یِم زنان مٔڈۍ آسان چھِ وابَستگی تھاوان لۄکٹٮ۪ن بٔنۍ مٮ۪ن طبقَن سۭتۍ سَماجکٮ۪ن تِم چھِ پرٛٮ۪تھ ساتہٕ آسان بِچارِ وِکٹِم تِم چھِ پرٛٮ۪تھ ساتہٕ بِچارِ آسان لٕکہٕ ہٕنٛدٮ۪ن نظرَن تَل تِم چھِ پرٛٮ۪تھ ساتہٕ آسان یہِ خوفَس منٛز تِم چھِ پرٮ۪تھ ساتہٕ آسان اِنسِکیوٗر تِمَن چھُ پرٛٮ۪تھ ساتہٕ آسان اَٹیکُک خطرٕ تہٕ یَتھ أسۍ وَنان چھِ وٕلنَریبٕل چھِ تِم پرٛٮ۪تھ ساتہٕ آسان یُس عام لَوَر طبقٕچ زنان مٔڈۍ چھِ آسان یا تِمَن ہٕنٛدۍ مٔہنِو تہِ چھِ بچٲرۍ کمزورٕے آسان تَتھ پٮ۪ٹھ سُہ روٗز زیادٕ یَتھ منٛز نِوزِ منٛز اوترٕ پٮ۪ٹھ تہٕ سُہ کوٗتاہ شَرَمناک واقع چھُ یَتھ منٛز تِم زنان مَڈٮ۪ن ہُںٛد سُہ قٕصہٕ گوٚو وٕنکٮ۪ن تہِ چھِ تَتھ پٮ۪ٹھ احتِجاج چَلان سٲرسٕے مُلکَس منٛز واریاہَن سٹیٹَن منٛز واریَہَو طبقو تَتھ منٛز کوٚڑُکھ جلوٗس آے کَڑنہٕ بینَر وینَر آے بَناونہٕ اگر أسۍ وٕچھو تَتہِ کۭژاہ نۄقصان گوٚو پرٛاپَرٹی کوٗتاہ مطلب نۄقصان گوٚو تَتہِ تہٕ یِہٕے نِوٕز حظ چھِ مےٚ وٕنکٮ۪ن ریٖسینٹلی یاد یِہٕے چھِ مےٚ مایِنٛڈَس منٛز تہٕ امہِ سۭتۍ حظ گوٚو واریاہ دُکھ سارنٕے اِنسانَن تہٕ خاص کَر زَنان مَڈٮ۪ن گوٚو امہِ سۭتۍ واریاہ مُشکل چلو شُکریہ